کۄلگوم چھُ جنوٗبی کَشمیٖرُک اکھ حِصہٕ تہٕ بہٕ چھُس پانہٕ کولگامیُک روزان وول اَگر أسۍ وٕچھو سٲنِس یَتھ کۄلگٲمِس منٛز چھِ واریاہ کیٚنٛہہ تِم چیٖز ییٚمہِ اعتبار أسۍ واریاہ پَتھ چھِ اَگر أسۍ گۄڈٕ نٕتھٕے کَتھ کَرو بیٚروزگٲری چھِ واریاہ زیادٕ یا اَگر أسۍ وَنو نوجاوان چھِ پٔرِتھ لیٖکھتھ گرِ بَہتھ واریاہ کیٚنٛہہ تعلیٖم حٲصِل کٔرِتھ تہِ چھِ تِم بیٚروزگار وُنہِ تہٕ تیٚمہِ علاوٕ اَگر أسۍ بیٚیہِ کَتھ کرو سانہِ یِم زَن روڈ چھِ تِم تہِ چھِ واریاہ زیادٕ تنٛگ یِمن پٮ۪ٹھ پَکُن چھُ سٮ۪ٹھاہ مُشکِل گژھان تہٕ بیٚیہِ چھِ نہٕ ہٮ۪کان تِمن پٮ۪ٹھ چھٕ اَگر گٲڈۍ چھِ پَکان تہٕ أکِس عام پَکؤنِس اِنسانس تہِ چھُ واریاہ زیادٕ مُشکِل گژھان تہٕ سون یُس زَن ماحول چھُ سُہ تہِ چھُ واریاہ زیادٕ گنٛدٕ یِوان لَبنہٕ اَگر أسۍ کَتھ کَرو سٲنِس کولگٲمِس منٛز ٲسۍ واریاہ زیادٕ دٔرۍیاو پَکان مَگر ؤنۍکیٚن کِس وقتَس منٛز چھِ تِمَن ما تِمن ہُنٛد آب چیوٚن واریاہ زیادٕ مُشکِل گژھان تِکیٚازِ تمن منٛز چھےٚ واریاہ کیٚنٛہہ تِم چیٖز یِوان ژھٕننہٕ یِمو سۭتۍ زَن سُہ تَمیُک آب چھُ واریاہ زیادٕ مُشکِل گژھان چیوٚن تہٕ بہٕ چھُس یژھان یی وۄنۍ کہِ سٲنِس یَتھ ڈسٹرکَس منٛز گژھَن کیٚنٛہہ تِم چیٖز یِنہِ کرنہٕ یِمو سۭتۍ زَن سون ڈسٹرک واریاہ زیادٕ برونٛہہ پَکہِ اَگر أسۍ کَتھ کَرو سٲنِس ڈسٹرکَس منٛز ییٚتہِ گژھَن یِنۍ بیٚروزگار لُکن روزگار دِنہٕ تہٕ تَتھ سۭتۍ سۭتۍ گژھَن یِنہِ روڈ تہِ تھوڑا بَڑراونہٕ تہٕ پَکنَس منز گژھِ ہا آسٲیِش